أکِس ییٚتٮ۪ن کٲم چھِ آسان واریاہ نفر کَران یا اَکھ اِنسان کَران تَتٮ۪ن چھُ واریاہ منٛزٕ گژھان مُشکلات مٔںٛزۍ چھِ کٲنٛسہِ تیزَر تہِ گژھان اور مٔنٛزۍ چھِ کَنفِلیکٹ یِمَن ٲسۍ وَنان چھِ گژھان چھِ اور باقٕیَن تہِ چھُ گژھان تَتھ برعکٕس چھُس بہٕ کَران اَکھ لیٖڈَر ایز اےٚ لیٖڈَر کَران رول تَتٮ۪ن بہٕ چھُس بلکل پانہٕ ؤنۍ تِمَن صلاح کَرناوان بہٕ چھُس ہُہُنٛد تہِ بوزان بیٚیہِ سُنٛد تہِ بوزان اور تاکہِ تِمَن کَرٕ بہٕ پانہٕ ؤنۍ سُہ کَنفیوٗجَن دوٗر اور تِم کَرَن نہٕ پانہٕ ؤنۍ نہ بلکل سُہ اَکھ ماحول تِم بَناوَن ییٚمہِ سۭتۍ اَکھ غلط اِمپیکٹ چھُ پٮ۪وان سارنٕے پٮ۪ٹھ تَمہِ موٗجوٗب کیٛاہ چھُس بہٕ کَران بہٕ چھُس کَران تِمَن کَنفیوٗجَن دوٗر ییٚمہِ سۭتۍ تہِ تِم پانہٕ ؤنۍ صُلحَس منٛز چھِ یِوان اور یہِ چھِ ہینٛڈٕل گژھان